یُس ہسا سون دِہٲیی علاقُک کاشتکار بوے چھُ تٔمِس ہسا چھِ واریاہَن پروبلِمَن ہُند سامنہٕ پیوان کَرُن تٔمِس ہسا چھُ اَگر حظ گۄڈٕنیتھٕے یُس ہسا زٔمیٖن دار چھ تٔمِس ہسا چھ گژھِ آسِنۍ رۄپیہِ تہِ گژھن آسٕنۍ تٔمِس مۄیثر تِکیازِ تٔمِس ہسا چھِ اَمہِ زٔمیٖن خٲطرٕ کھاد چھَس ضوٚرتھ سٲنِس وٕنکیٚنس اَگر أسۍ زٔمیٖن دٲری حِساب وٕچھو سٲنِس زٔمیٖن دار سٲنِس زٔمیٖنَس ہسا چھِ آسان وٕنکینس ترٛیو قٕسمَو کھاد دیُن ڈے کھاد چھَس آسان یوٗرِیا کھاد چھَس آسان پوٚٹیش کھاد چھس آسان دِنۍ اَمہِ سۭتۍ ہسا چھُ یُس سون زٔمیٖن چھُ سُہ ہسا چھُ واریاہ در زَرخیز بَنان تٔمۍ سۭتۍ ہسا چھِ واریاہ اَصٕل فَصٕل پیوان وٕنکیٚنس اَگر أسۍ وٕچھو عموٗمَن چھ وٕنکیٚنس زیادٕ دِوان ہاے بریڈ بیٲلۍ وَونہٕ یِمن ہاے بریڈ بیالین گژھِ آسٕنۍ واریاہ کھاد تَوے ہسا چھُ سون زٔمیٖن دار بوے یَژھان یُسا ہسا تٔمِس سُند فَصٕل چھُ سُہ ہسا گژھِ تٔمِس واریاہ نیرُن تِکیازِ تٔمِس ہسا چھِ تَتھ پٮ۪ٹھ چھُ آسان تٔمِس پَنُن عیال تہِ پالُن بیٚیہِ ہسا چھُ أڈۍ زٔمیٖن دار بٲے تَتھۍ آسان یِمن پَنٕنۍ ؤریہِ چٮ۪ن یہِ تِمن ؤریَس خرچہِ لَگہِ تہِ ہسا چھِ تِمن اَمے زٔمیٖن پٮ۪ٹھ پیوان کَڑٕنۍ تَوے ہسا یُس ہسا اکھ زٔمیٖن دار بوے آسہِ تٔمِس ہسا آسہِ گژھِ آسُن مطلب یُس تٔمِس گرِیلوٗ حالات چھِ بونسَن ہنز سُہ تہِ ہسا گژھِ تٔمِس آسُن سٮ۪ٹھاہ تِکیٛازِ تٔمِس چھِ کھاد چھَس اَنٕنۍ زٔمیٖن چھُس وایُن دٔیُم دٔیُم بیٚیہِ ہسا گژھِ نہٕ آسُن قۄدرتی اَگر أسۍ وٕچھو خۄدا صٲب چھُ کُنہِ وِزِ ژَھٹھ چھِ لگان روٗد چھ پیوان یا کُنہِ وِزِ چھُ اللہ تعالیٰ رٔچھِنۍ ڈوٹھ پیوان یہِ ہسا چھُ خۄدا صٲبنہِ طرفہٕ آسان اَتھ ہٮ۪کہِ نہٕ گۄڈٕے نِتھ کٕہٕنۍ کیٚنہہ کِٔرتھ تِکیازِ ییٚلہِ ہسا سون باغ پھُلیہِ منٛز چھ آسان تٔمۍ ساتہٕ نسا گژھِ اَتھ نہ گژھِ آسٕنۍ زیادٕ تیز ژَھٹھ تہٕ نہ گژھِ آسٕنۍ زیادٕ روٗد نہ گژھِ تَمہِ سۭتۍ تَمہِ سۭتۍ تَمہِ وِزِ پیوٚن پھانٹھ تِکیازِ یِم ہسا تٔمۍ وِزِ سٲنۍ ژوٗنٹھۍ چھِ آسان یا سٲنۍ اسہِ چھِ آسان دال چھِ آسان اَسہِ لٲلج مٕژ یا اَسہِ چھِ آسان تَمہِ وِزِ تٔمۍ وِزِ چھُ اسہِ آسان تھل ؤومٕژ دانیس دانیس ہسا چھ اَسہِ تھل نیران سُہ دانہِ چھُ اسہِ آسان تَمہِ وِزِ تھلہِ بیول ووٚمُت اَگر ہسا تٔمۍ وِزِ کیٚنہہ ویدر کَنڈِشَنٕز سٲنۍ موسمی حالات تہِ گٔے خرٲبی تَمہِ سۭتۍ ہسا چھِ سٲنِس کاشتہٕ کار بٲے سٕندِس اَتھ یُس ہسا سُہ پَنُن زٔخیٖرٕ چھ جمع کران زٔخیرٕ چھُ آسان تٔمۍ ووٚمُت برونہہ کُن کَڑنہٕ خٲطرٕ اَتھ پٮ۪ٹھ تہِ ہسا چھِ واریاہ اَگر موسَم گوٚو خراب تَمہِ سۭتۍ تہِ ہسا چھِ تَتھ پٮ۪ٹھ واریاہ مُضِر اَثرات پیوان دٔیُم ہسا اَگر ہسا کُنہِ جایہِ آسن اِنڈَسٹریٖز آسن یا کیٚنہہ آسن تٔمِس سۭتۍ سۭتۍ دُہ وُہ چھُ یِوان یا کیٚنہہ چھِ یِوان تَمہِ سۭتۍ ہسا چھُ سٲنِس فَصلَس واریاہ بُرٕ نۄقصان چھُ تَمہِ وِزِ تہِ تٔمۍ سۭتۍ تہِ سٲنِس زٔمیٖنَس گژھان یُس ہسا سون کاشتہٕ کار بٲے حظ چھِ أمِس ہسا چھ واریاہَن مُشکِلن ہُند سامنہٕ سامنہٕ پیوان کَرُن سٲنِس دِہٲیی علاقس منٛز بیٚیہِ ہسا گژھِ أمِس آسُن یُس ہسا أمِس گرِچ آمدنی چھِ یہِ ہسا گژھِ أمِس آسٕنۍ اَصٕل بیٚیہِ ہسا گژھِ پرٛٮ۪تھ وِزِ ہسا چھُ یُس یہِ زٔمیٖن دار بوے چھ ییٚمہِ وِزِ یہِ اکھ فَصٕل چھ وَوان یہِ ہسا چھ آسان پَروردِگارَس سُند دعا کران پروردِگارا یُس سون یہِ موسَم چھُ یہِ تھٲے زَن اَصٕل گوٚو ییٚمہِ وِزِ ییٚمہِ وِزِ روٗد آسہِ ضوٚرتھ تَمہِ وِزِ ترٲے زٮ۪س روٗد تہٕ ییٚمہِ وِزِ تاپھ آسہِ ضوٚرتھ تَمہِ وِزِ ترٲے زیس تاپھ تِکیازِ اَگر ہسا سٲنِس زٔمیٖن دار بٲیِس وُہ کُنوُہ گوٚو اَتین موسمی یٲتی سۭتۍ تَمہِ سۭتۍ ہسا چھِ پیوان سٲنِس زٔمیٖن دار بٲیِس واریاہ مَشکِلاتن ہُند سامنہٕ کَرُن تِکیازِ واریاہ زٔمیٖن دار ہسا چھِ تِم تہِ یِم سٮ۪ٹھاہ غریٖب چھِ آسان تِمن یُس یہِ عیال چھُ آسان یہِ ہسا چھ بِلکُل آسان تِہندِ أتھۍ زٔمیٖن دٲری پٮ۪ٹھ پَکان اَگر ہسا تِم دۄہَس زٔمیٖن دٲری کرن یہِ اَگر ہسا تِم زٔمیٖن دٲری چھِ کران تَمہِ زٔمیٖن دٲری پٮ۪ٹھ ہسا چھِ پتہٕ تِم یہِ تورٕ نیران فَصٕل چھِ نیران سُے ہسا چھِ تِم پَتہٕ کٕنان تٔتھۍ ہسا چھِ پَتہٕ تِم پونسہٕ اَنان تہٕ تَمے سۭتۍ چھِ پتہٕ تِم پَںٕنین بَچن ہُند خرچہٕ تُلان پَنُن گرٕ پَکناوان تَوے ہسا یُس سون تَوے ہسا چھِ آسان أسۍ وَنان سٲنِس زٔمیٖن دار بٲیِس ہسا چھِ واریاہ مُشکِلن ہُند سامنہٕ پیوان کَرُن تِکیازِ سُہ ہسا چھُ واریاہ محنت کران